ییٚلہِ مےٚ گۄڈٕنیُک پرٛوڈَکٹ اوٚن آن لایِن مےٚ ہَسا کوٚر گۄڈٕ چَک اَمیُک مےٚ کوٚر چَک اَمیُک اَتھ میٚٹیٖریَل کیُتھ چھِ اَتھ کیُتھ میٛٲنۍ گۄڈٕنیُک یُس پرٛوڈَکٹ اوس سُہ اوس مےٚ آرڈَر کوٚرمُت اَکھ ٹی شٲٹ مےٚ ہسا کوٚر تَتھ مےٚ کوٚر تَتھ یہِ وٕچھ مےٚ سُہ کِژھ چھےٚ بیٚیہِ کوٚر مےٚ گۄڈٕنٮ۪تھٕے یہِ تہِ چوٗز بہٕ کۄس یۄس آن لاین کَمپٔنی چاہے اَسہِ مِنترٛا چھِ چاہے اَسہِ اٮ۪مٮ۪زان چھِ چاہے میٖشوٗ چھِ چاہے چاہے اَسہِ چاہے اَسہِ میٖشوٗ چھِ چاہے شاپسی چھِ یہِ تہِ کوٚر مےٚ گۄڈٕ چوٗز بہتریٖن کۄس چھِ تہٕ بٔروٗس منٛد کۄس چھےٚ پَتہٕ کٔر مےٚ اَکھ فاینٔلی چوٗز مِنترٛا ویسے اٮ۪مٮ۪زان تہِ چھِ بہتریٖن یَتھ پٮ۪ٹھ أسۍ بٔروٗسہ ہٮ۪کو کٔرِتھ مگر مےٚ کٔر مِنترٛرا پٮ۪ٹھ اَکھ شٲٹ اَکھ آرڈَر تِکیٛازِ مِنترٛا چھِ ییٚمہِ ساتہٕ أسۍ آرڈَر کانٛہہ تہِ چیٖز چھِ کَران مِنترٛا پٮ۪ٹھ خاص کَر پَلَو پَلَو چھِ آسان مِنترٛا پٮ۪ٹھ بہتریٖن بہتریٖن پَلَو یِم نہٕ میٚٹیٖریَل خراب نیران چھِ کِہیٖنۍ تہٕ یُتھُے مےٚ سُہ میٚٹیٖریَل گَرِ چَک کوٚر تَمیُک پٔزۍ پٲٹھۍ اوس تَتھ سُہ کَپُر تہِ بہتریٖن یُس تَتھ سُہ کَمپٔنی ٲس تِمو دِژمٕژ مےٚ کٔر اٮ۪ڈِڈاس کَمپٔنی ہٕنٛز چاہے سۄ تہٕ ٲس سۄے فٔسٹ کاپی یۄس مےٚ پَسنٛد ٲس کٔرمٕژ تہٕ برابر سوٗزٕکھ سۄے تہٕ یہِ گۄڈٕنیُک پرٛوڈَکٹ یُتھُے مےٚ تَمہِ پٮ۪ٹھ أنۍ مےٚ ہَسا باسیو پٔزۍ پٲٹھۍ یُس ہَسا یہِ چھُ اَسہِ کَمپٔنی ییٚمہِ مِنترٛا پٮ۪ٹھ یہِ ہسا چھِ اکھ بٔروسہٕ مَنٛد کَمپٔنی یَتھ پٮ۪ٹھ أسۍ بٔروسہٕ ہٮ۪کو کٔرِتھ تہٕ بہٕ چھِس باقیَن تہِ یِہوٚے گُزٲرِش کران تہٕ یُس تہِ کانٛہہ چیٖز أنِو سُہ ٲسۍزیو پَلوَن مُتعلِق خاص کر یِم أسۍ پَلو چھِ کران آن لاین سُہ أنۍزیو تُہۍ مِنترٛا کَمپٔنی پٮ۪ٹھ تِکیٛازِ مِنترٛا کَمپٔنی چھِ واریاہ بہتریٖن کَمپٔنی تہٕ یہِ چھِ دِوان اَسہِ اَصٕل پرٛوڈَکٹ تہِ